ہٮ۪لو اَسَلام علیکُم زیٖشان صٲب چھِ زیٖشان صٲب چھِو حظ بہٕ چھُس اِرفان صٲب مےٚ اوس دۄہس نژُن نایہِ پٮ۪ٹھ تُہۍ ؤنتو حظ مےٚ تُہۍ ؤنتو مےٚ تُہۍ گٲنٛتس کۭژاہ ریٹھ چھِ أکِس گٲنٛتس کۭژاہ ریٹھ چھِ شےٚ ہتھ ڈِسکاوُنٛٹ کٔرِتھ بہٕ چھُس دوٗرِ پٮ۪ٹھ آمُت یور بنڈ پوٗر اَچھا ٹھیٖک گوٚو أکِس دۄہس دۄہس کوٗتاہ اَچھا ٹھیٖک تُہۍ ؤنتو مےٚ دۄہس کٕژ کٕژن گٲنٛٹن دۄہس ناو اَچھا ٹھیٖک پتہٕ ژٕ ونتو تہٕ مطلب پونٛسہٕ لاگان نایہِ اَچھا نایہِ گوٚو ٹھیٖک لٔکٕرکتہِ چھِو اَنن لٔکٕر کتہِ چھِ اَنن اَمِچ اَچھا ٹھیٖک پتہٕ گوٚو یہِ پتہٕ ٹھیٖک عیال چھا پکان اَمہِ سۭتۍ تُہۍ کوٗتاہ عیال چھُو شُرۍ پانٛژھ شےٚ مول موج اَچھا ٹھیٖک گرٕ چھا اصٕل پٲٹھۍ چَلان ؤنتو مےٚ صُبحس کر چھُ مے واتُن اَچھا ٹھیٖک یہِ کہِ بہٕ کرو تُہۍ ستہِ ٲٹھِ بج تیوٗت سُلہِ ٲٹھ نو بجے تُہۍ کتس تُہۍ کتس اچھا دُکان ریٹھ ویٹھ گٔے ساڈٕ پانٛژھ ہتھ گٲنٛٹس ٹھیٖک چھا اَچھا گوٚو تِتہِ ناو تُہۍ کُس چھُو تۄہہِ چھُوا ہُہ ہاوُس بوٹ چھُوا کِنۍ شِکارا چھُو اَچھا شِکار ٹھیٖک ٹھیٖک مطلب خطرٕ ما چھُ فٹنُک ما چھُ خطرٕ تِم جاکٮ۪ٹ چھِوا تُہۍ لایِو جاکٮ۪ٹ چھِوٕ تِم جاکٮ۪ٹ لاگان چھِ تِم ٹٲر وٲر اَچھا تُہۍ تۄہہِ چھِوا موٹر لٲگِتھ نایہِ کِنۍ تُہۍ چھُو بیٚیہِ ہُم سۭتۍ پکناوان اَچھا سۭتی پکاناوان اَچھا ٹھیٖک تہٕ یہِ گاڈٕ چھِو حظ تُہۍ رَٹان یہِ گٲرۍ وٲر کیٚنٛہہ مےٚ گٔ مےٚ ٲسۍ ہوٚکھ تم گٲرۍ ضوٚرَتھ آٹہِ خٲطراَپٲری تُہۍ چھُو حظ تُہۍ چھُو حظ یہِ تُہۍ چھُوا ہانجی تُہۍ چھُو ہانجی اَچھا ٹھیٖک تُہۍ تُہۍ تُہۍ کوٗتاہ کال گوٚو یہِ نایہِ سۭتۍ کوٗتاہ کال گوٚو تُہۍ کَران اَچھا دَہ وُہ ؤرۍ نایہِ سۭتۍ اوہ اوہ تیٚلہِ چھُکھ ژٕ وارِیاہ بوٚڑ او چَلو کیٚنٛہہ اَدٕ حظ وَلہٕ حظ کیٚنٛہہ نہَ حظ چھُنہٕ صُبحس بہٕ کَرو تُہۍ فون تُہۍ کٔرزیو مےٚ توتہِ نمبر بیٛاکھ زٕ زٕ نمبر سٮ۪نٛڈ اگر نہٕ اکھ ٮ۪نٹ ؤرک زن اوس نہٕ تَتہِ ایرٹٮ۪ل نمبر تہِ کٔرزیو تُہۍ مےٚ پنُن سٮ۪نٛڈ اَدٕ حظ اَدٕ حظ ٹھیٖک چھُ